اَسَلامُ علیکُم جِناب تُہۍ چھُو حظ مَغل دَربار پٮ۪ٹھ مےٚ کَرے تُہِنٛزِ ییٚمہِ ویٚبسایِٹہِ پٮ۪ٹھ آرڈر پنٛںہِ خٲطرٕ کینٛہہ غذا یَتھ منٛز زٕ ترٛےٚ زٕ ژور چیٖز ٲسۍ مےٚ اوس تھوٚمُت اَتھ منٛز حظ اَکھ اوس مےٚ تھوٚمُت پیٖزا بیٚیہِ اوس اَتھ منٛز تھٔومٕتۍ مَٹَن پیتی اَکھ زٕ چِکَن پیتی زٕ کِرٛیٖم رول ٲسۍ مےٚ تھٔومٕتۍ چِکَن رول ٲسۍ مےٚ تھٔومٕتۍ بیٚیہِ آسہٕ مےٚ تھَوِمَژٕ بِریانی اَکھ زٕ بیٚیہِ اوس مےٚ تھوٚمُت چِکَن کانتی تہٕ تُہُنٛد یہِ آرڈر حظ ووت مےٚ نِش مےٚ یُتھُے یہِ آرڈر تُہُنٛد کھوٗل اَتھ مںٛز ٲسۍ واریاہ چیٖز مِسِنٛگ یَتھ منٛز چِکَن کانتی ٲسٕے نہٕ تَمہِ خٲطرٕ چھِ مےٚ پونٛسہٕ تہِ دِتۍ مٕتۍ بیٚیہِ نہ حظ اوس نہٕ اَتھ منٛز پیٹی زٕ تہِ کِہیٖنۍ اَتھ منٛز ٲسۍ پیٹی تہِ کَم وۄنۍ یُس تۄہہِ یُس سوٗزمُت اوسوُ یہِ باقٕے بِریانی تہِ ٲسۍ اَتھ منٛز سۄ بِریانی یُس مےٚ کھوٗج سۄ نہ حظ ٲس نہٕ کھٮ۪نۍ لایکھٕے تَتھ اوس مُشُک گانٛد یِوان تیٚتُے نہٕ کینٛہہ تَتھ حظ اوس تِلہٕ بَلایا ترٛٲیِتھ مےٚ اوسمو تۄہہِ ووٚنمُت بِریانی سوٗزیو ڈرٛاے فِرٛوٗٹ واجٮ۪ن تَتھ نہ حظ اوس نہٕ ڈرٛاے فِرٛوٗٹ واے فِرٛوٗٹ کُنی بالکل نہ حظ کِہیٖنۍ مگر مےٚ ٲس امید تُہۍ چھو بہتر واریاہ چھِ یہِ زاننہٕ ماننہٕ یِوان سٲنِس شُپیَنَس منٛز یہِ مۄغل دربار مگر اَتہِ نہ حظ مِلیو نہٕ مےٚ تہِ کینٛہہ یہِ مےٚ تۄہہِ نِش امید ٲس اِسلیے چھُس بہٕ وۄنۍ تۄہہِ نِش بیٚیہِ نِنۍ خٲطرٕ زانٛہہ تہِ تیار